أسۍ چھِنہٕ پنٛنِس گَرَس منٛز کٕہٕنۍ جانوَر البتہ ییٚلہِ عیٖد آسہِ سُہ چھِ اَکھ سون تیہوار یَتھ منٛز أسۍ جانوَر چھِ پٮ۪وان قۄربان کَرٕنۍ تَمہِ ساتہٕ چھِ مےٚ پَے اگر أسۍ جانوَر چھِ بٮ۪مار گَژھان أسۍ چھِ تیٚمِس ویٹٔنٔری ڈاکٹرَس نِش چھِ أسۍ أسۍ چھِ اَنان دَوا تہٕ مےٚ چھِ باسان سُہ چھِ شاید اَصٕل آسان کیازِکہ سُہ چھِ اَصٕل دِوان سُہ چھِ اَصٕل دَوا دِوان تیٚمہِ سۭتۍ چھِ سون یُس یہِ جانوَر چھِ آسان اگر سُہ بٮ۪مار آسہِ سُہ چھِ ہٮ۪کان تھوڑا ٹھیٖک گٔژھتھ تہٕ أسۍ چھِنہٕ گَرِ کٕہٕنۍ جانوَر اسی لیے چھِنہٕ پٮ۪وان اَسہِ چیٚک چیٚک اَپ کَرنہٕ خٲطرٕ کٕہٕنۍ نیُٚن اَلبتہ یُتھُے أسۍ عیٖد وِز چھِ اَنان سُہ پانٛژھ شےٚ دۄہ برونٛٹھ تَمہِ ساتہٕ چھِ اَسہِ پٮ۪وان چیٚک اَپ کَرنہِ سُہ نیُٚن بہٕ چھَس نہٕ پانَے نِوان کینٛہہ سٲنۍ گَرِکۍ چھِ ںِوان تور چیٚک اَپ کَرنہِ تہٕ اَکھ ہیلدی ایٚنِملَس خٲطرٕ گژھِ آسُن اَصٕل اچھا خاصا منی تاکہ سُہ روزِ فِزکٔلی تہِ ہیلدی تیٚمِس یی باقیَن چیٖزَن منٛز تہِ واتنہٕ کَرنہٕ تیٚمِس یی اَصٕل شیٚلٹَر پرٛوٚوایڈ کَرنہٕ تَتھ خٲطرٕ تہِ گژھٮ۪ن پونٛسہٕ آسٕنۍ تہٕ واریاہ اَصٕل اَصٕل پونٛسہٕ گژھَن آسٕنۍ اگر اَکھ وَ اَسہِ ہیلدی جانوَر چھِ گَرَس منٛز تھاوُن